وعلیکُم السلام اَہن حظ ٹھیٖک تُہۍ چھُوا ٹھیٖک تُہۍ کَم چھُو آ آ آ تُہۍ کَم چھُو تۄہہِ کیٛاہ اوس ضوٚرَتھ اَچھا تۄہہِ کیٛاہ اوسوُ ضوٚرَتھ اَچھا کیٛاہ کیٛاہ چھُو تۄہہِ ضوٚرَتھ ؤنِو تُہۍ مےٚ

اَچھا اَچھا ٹھیٖک مطلب زٕ کَمۍ دۄہ چھُو تۄہہِ ضوٚرَتھ مےٚ ؤنِو بہٕ تھاوٕ تَمی حسابہٕ سُہ بَنٲیِتھ اَکھ چھِ مےٚ ژامَن تھاوٕنۍ بیٚیہِ چھِ مےٚ زامہٕ دۄد تھاوُن بیٚیہِ کیٛاہ چھُم تھاوُن اوم دۄد آ اَسہِ حظ نِش چھِ واریاہ چیٖز آسان کیٚنٛہہ پرواے چھُنہٕ وۄنۍ گوٚو یہِ سکوٗل ژےٚ ٲسی پانہٕ تہٕ گوٚبراہ پَتہ سٲنِس مارکیٹَس منٛز چھِ کۭتیاہ مطلب دۄدٕ وٲلۍ دُکان چھِ تۄہہِ آسیو پانہٕ تہٕ پَتہ تٕہٕنٛز تٕہٕنٛز جاے تہٕ آسِوٕ وۄنۍ گوٚو أسۍ چھِ تھوڑا صاف پَہَم حظ بَناوان بیٚیہِ چھِنہٕ أسۍ یہِ لِتھوِتھ وِتھوِتھ آب واب چھِس نہٕ بہٕ رلاوان کِہیٖنۍ بہٕ چھَس یہِ صاف تھاوان پَنٕنۍ بانہٕ وانہٕ وٕ گوٚو تھوڑا پَتہٕ دیٖزیو تُہۍ تہِ جان پَہمَتھ کیٚنٛہہ پرواے چھُ تہٕ ژےٚ دیُن تہٕ گوٚو سُہ تہِ گوٚو پنٛنِس گَرَس دیُن کیٚنٛہہ پرواے چھُنہٕ بہٕ کرمو تۄہہِ ڈِسکاوُنٛٹ وۄنۍ کیٛاہ یہِ چھِ پَنُن مَسلَے گوٚبراہ أسۍ چھِ پانٛژھ تٲجِہَن رۄپیَن کٕنان تِکیٛازِ أسۍ چھِ تھوڑا صاف پَہَمتھ سون چھِ آسان زیادٕ صاف پَہمتھ اَدٕ حظ ٹھیٖک حظ چھُ ییٚلہِ ژٕ وَنان چھَکھ کیٛاہ ژامنہِ کِلوٗ سُہ آسہِ میٛانٮ۪ن یِمَن پَتہ ژامنہِ سۭتۍ چھَس نہٕ بہٕ زیادٕ کران کِہیٖنۍ بہٕ چھَس نہٕ سَنان یِمَن ہَتَس رۄپیَس اَدٕ حظ بیٚہہ رۄبَس سوال